گفٹہٕ چھُنہٕ مےٚ خاص مطلب اکثر کٔر نہٕ مےٚ گفٹ چھُنہٕ مےٚ کوٚرمُت یتھ پٲٹھۍ کٲنٛسہِ البتہ پننِس نچۍوِس ییٚلہِ مےٚ بہٕ بٔرتھ ڈے چھُ آسان تٔمِس چھس بہٕ گفٹ کران تِکیاز سُہ چھُ تمہِ سۭتۍ واریاہ خۄش گژھان تہٕ بییٚہِ چھِ ٲسۍ مطلب آز چھُ اسہِ خانٛدر وانٛدر آسان أسۍ چھِنہٕ مطلب یتھ پٲٹھۍ أسۍ کیٚنٛہہ أسۍ چھِ کارڈ واڑ تِمن گفٹ دِوان کران مطلب کٲنٛسہِ آسہِ مطلب خانٛدر چھُ آسان مہراز چھُ آسان عام طور چھِ یِم بچہٕ وچہٕ یِم چھِ کران مطلب پسنٛد گفٹٕے دِیُن نہ کہِ مال تراوٕنۍ یِم چھِ گفٹَے کران پسنٛد دِیُن مہرازس تِکیاز مےٚ بنیٚو وۄنۍ اسہِ چھِ پانہٕ گرس منٛز اکھ بٔچی اکھ سۄ چھِ پانہٕ بناوان گفٹ تٔمِس چھُ یہِ مان ژٕ اکھ آٹ اکھ سۄ چھِ پانہٕ گفٹ بناوان تٔمِس چھِ خۄش لگان کیازِ مےٚ تہِ بڑے وۄنۍ دلچسپی اگر مےٚ گفٹ چھُ کٲنٛسہِ آسان کرُن کٲنٛسہِ فریٚنڈِ وریٚنڈِ بہٕ چھُس مطلب پننہِ اتھہٕ سۭتۍ بناوان اۭں یہِ گفٹ تہٕ پتہٕ چھُ پٮ۪وان تتھ فریم ویم پٮ۪وان چھُ پتہٕ بازرٕ مٔلۍ انُن تہٕ سُہ چھُ واریاہ اصٕل گفٹ تہِ بنن بییٚہِ چھُ تمہِ سۭتۍ واریاہ زیادٕ خۄش گژھان اگر أسۍ مطلب نٮ۪برٕ آسہِ کانٛہہ نیٚبرِم کانٛہہ مطلب اۭں یہِ فرینٚڈ ورینٚڈ چھُ آسان تِمن چھُ زیادٕ تر کشمیر ہُنٛد ہینٛڈ میڈ سُہ چھُ تِمن واریاہ پسنٛد گژھان کیازِ تِم چھِ کران مطلب تِم چھِ اگر أسۍ مان ژٕ پننہِ اتھہٕ سۭتۍ بناوو گفٹ مطلب کشمیٖری آٹس منٛز تِمن چھُ سُہ واریاہ پسنٛد گژھان تہٕ اگر أسۍ پانہٕ تہِ اُکُن ذہن تھاوو أسۍ اگر مطلب گفٹہٕ بناوو پتہٕ فریم ویم کرو کرو آسو تِمے گفٹ تِم چھِ واریاہ اصٕل گژھان تِم گفٹ تہٕ اس لیے کانٛہہ فرینٛڈ ورینٛڈ آسہِ کٲنٛسہِ بٔردڈے ؤردڈے آسہِ تٔمِس گژھہِ گفٹ کرُن زیادٕ تر گژھہِ کوٗشش کرٕنۍ پننہِ اتھہٕ سۭتۍ گفٹ بناوُن تہٕ سُہ پتہٕ گفٹ کرُن